ہاں ہاں یُس بہٕ چھُس کاپیَن پٮ۪ٹھ لیٚکھان یِم کٲشِرِن کٔشیٖرِ ہِنٛدۍ یِم یِمو یِمو شٲعرو چھِ واریاہ قدیٖم شٲعرٕ چھِ ٲسمٕتۍ کٔشیٖرِ منٛز گُزریمٕتۍ تِمو یِم سانہِ زبانہِ منٛز کٔشیٖرِ منٛز چھِ ؤنمٕتۍ یِم شعرو چھِکھ ؤنمٕتۍ تِم چھِ واریاہ پَنٕںۍ زبان منٛزٕ ییٚلہِ شعر چھِ بوزان تِم چھِ واریاہ سَمٕجھ یِوان آرام سان بیٚیہِ چھِ یِم اَصٕل پٲٹھۍ یِوان سَمٕجھ یُس موبایلَس یِمَن لیٚپٹاپَن بیترِ پٲٹھۍ چھِ یِم اَنو کَمٕے گوٚو ٲمتِس یہِ کٲشُر کیٖپیڈ گٔے کَمٕے کال ٲمتِس منٛز چھِکھ کَران چھِ کوٗشِش لیکھنٕچ مگر اَتھ چھِ واریاہ اَتھ چھِ سُہ مَزٕ لگَن پنٛںٮ۪ن کٲشُر بایَن سۭتۍ کٔشیٖرِ پٲٹھی کٲشِرۍ پٲٹھی کَتھ کَرنَس سۭتۍ کٲشِرۍ پٲٹھۍ چھِ أسۍ لیکھان تِمَن تِم چھِ کٲشِرۍ پٲٹھۍ یہِ دِوان رِپلَے پَتہٕ چھِ أمۍ سۭتۍ چھِ پںٕنۍ ماجہِ زیٚو چھِ سُہ چھِ بَچَتھ روزان تَتھ چھُنہٕ أمۍ سۭتۍ خطرٕ سُہ چھِ أمۍ سۭتۍ زِندٕ روزان أتۍ سۭتۍ چھِ واریاہ مَزٕ لگان یِم کَتھ کَرنَس